بہٕ چھُس تِمن شخصَن سۭتۍ بہتر زَانان سفر کَرُن یِم مےٚ ہم سفر روزن ہمیشہٕ خٲطرٕ ہم قدم روزن تہٕ اَتھ سۭتۍ سۭتۍ مےٚ ہر وقتہٕ سفرَس دوران کانٛہہ تہِ مُشکِلات مےٚ پیش یی تِم کَرَن مےٚ مَدتھ یا تِمَن کانٛہہ مُشکِل یی بہٕ کَرٕ تِمَن مَدتھ بِلکُل خُشحالی سان چھُس بہٕ یژھان ہر کٲنٛسہِ فردَس سۭتۍ سفر کَرُن ساروی کھۄتہٕ بہتر چھُس بہٕ زانان تِمَن لُکَن سۭتۍ سفر کَرُن یِم بِلکُل مُخلِص آسَن سفرَس دوران یِم نہٕ زٕہٕنۍ تہِ بور گژھن یِم نہٕ زٕہٕنۍ تہِ کانٛہہ نۄقصان واتناوَن چاہے مےٚ چاہے بیٚیہِ کٲنٛسہِ چاہے سماجَس منٛز کُنہِ تہِ رٔنگۍ گژھن نہٕ کٲنٛسہِ تہِ تِم نۄقصان واتناوٕنۍ خاص کَر یۄس قُدرتی بیوٹی چھِ قُدرتی نِظام یُس زَن چھُ تَتھ سۭتۍ گژھن نہٕ تِم نۄقصان تَتھ سۭتۍ گژھن نہٕ تِم تیُتھ کانٛہہ